رَنِنٛگ اگر وُچھن آسہِ دَونہٕ سۭتۍ چھِ وارِیاہ پازِٹِو اِمپیکٹہٕ پیٚوان سٲنِس دیٚمٲغی تَوازنَس پٮ۪ٹھ تہٕ بیٚیہِ سٲنِس جِسمَس پٮ۪ٹھ اَمہِ سۭتۍ چھِ گژھان کٲم اَمہِ سۭتۍ چھِ اگر اِنسان وَزَن آسہِ تٔمِس گژھہِ کَم وَزَن یِتھَے کٲٹھۍ اَکھ اِنسان اگر دَوِ دۄہَے دۄہَے سُہ چھُ تازٕ روزان سُہ چھُ نیٚبٕرۍ آس پاسَس منٛز یِم زَن کُلۍ کٔٹۍ چھِ آسان تِم وُچھِتھ چھِ تہنٛز یُس زَن دیٚماغ چھُ سُہ چھُ روزان وارِیاہ اصٕل أتھۍ سۭتۍ سۭتۍ چھُ أمِس مطلب یُس زَن أمِس صحت چھِ آسان سُہ تہِ چھُ وارِیاہ ٹھیٖک روزان آ بہٕ چھُس وارِیاہ رِلیکٕس کَران آفٹَر امہِ پَتہٕ دَونہٕ پَتہٕ